نَو لَچھ نَمنَمَتھ ساس ٲٹھ شتھ تہٕ اکہ ہٲٹھ ٲٹھ لَچھ اَکنَمَتھ ساس شےٚ ہَتھ شُوَنزاہ ژۄیتٲجی ساس ژور ہَتھ تیتٲجی دَُوَنزاہ ساس پانٛژھ ہَتھ اکہ ہٲٹھ شُنَمَتھ ساس شےٚ ہَتھ تہٕ شُوَنزاہ